مےٚ کوٚر زنٛدگی منٛز پَنٕنہِ حٲصِل دٔہمہِ منٛز درایَس پاس قومَس منٛز ٲسٕس کوٗر گۄڈٕنِچ بہٕ یٔمۍ زَن دٔہمہِ منٛز پاس کوٚر تَمہِ پَتہٕ کٔرٕم بیاکھ کامیٲبی تہ درایَس بہہمہِ منٛز پاس تَمہِ علاوٕ کٔر مےٚ بیاکھ تہِ گریجویشن کٔر مےٚ ٲٹھِ وٕہر ساروی کھۄتہٕ فَخر کوٚر مےٚ تَتھ پٮ۪ٹھ کہِ ٲٹھِ وٕہِر گٔیس بہٕ کالیج تہٕ ٲٹھِ وٕہر کٔر مےٚ گریجویشن کَمپٕلیٖٹ بیٚیہِ تہِ کٔر مےٚ بیاکھ کامیٲبی تہِ حٲصِل لٔجس نوکری تہٕ سُہ ٲسٕس پَنٕنِس قومَس منٛز گۄڈٕنِچ زَنان بہٕ یۄس زَن پَنٕںٮ۪ن زنٛگن پٮ۪ٹھ کھڑا گٔیے تہٕ پانہٕ کَمووُم تہٕ یہِ کور مےٚ ساروٕے کھۄتہٕ فَخر پَنٕنہِ زنٛدگی منٛز